کالیج ڈِگری چھِ اسہِ یتہِ واریاہن آسان تہٕ مُختلِف لڑکن چھِ أسۍ یتہِ کالیج ڈِگری کالیج ڈِگری چھِ پتہِ دِوان یِم سۄ ڈگری سیٹِفِکیٹ کالیج ییٚلہِ مۄکلاوان چھِ تمہِ پتہٕ تریہ وُہٚر یتہَ چھِ یِم کالیج یا نٮ۪برٕ چھِ کالیج منٛز آسان ڈِگری تٔمِس چھُ پیوان پتہٕ واریاہس کالس نٮ۪بر گژھُن تمہِ ڈِگری خٲطرٕ یۄس یہ ڈِگری چھِ آسان کالیچ یہ چھِ واریاہ فٲیدٕ مند اسہِ میلان تِکیازِ اگر أسۍ کنۍ تہِ جاے ایپلاے کرو کُنۍ جوبہٕ خٲطرٕ یا کُنۍ کامہِ خٲطرٕ تتھ منٛز چھُ أسۍ پیوان کالیج ڈِگری ضوٚرت تمہِ وراے چھُ نہ اسہِ چلان کِہٚین تہِ نہ اسہِ چھُ ونکین چھُ سوری کیٚنہہ آسان دپان اگر اِنسان کیٚنہہ کر تتھ گژھہ آسُن ثبوٗت یہ چھُ آسان ثبوٗت آسان اکِس بچس یُس یہ کالیج ڈِگری چھِ آسان ثبوٗت یہ ہیوان چھُ امہِ سۭتۍ واریاہ فٲیدٕ میلان یہ ہسا چھُ آسان تیُتھ اکھ چِیز یتھ أسۍ واریاہ قدِر پٔزِ کرِن تِکیازِ اگر أسۍ کالیج گژھان چھِ سُہ چھِ آسان پنٛدہنٚ ورین ہِنٛز محنت پندہن ورین ہِنٛز محنت چھِ اسان پتہٕ یِہی ڈِگری یُس یِمی دِوان چھِ اسہِ اتھ دوران تہِ چھُ پیوان اسہِ واریاہ محنت کرِن واریاہن تکلِیفن ہنٛد سامنہٕ کرُن کُنۍ ساتہِ چھِ نہ آسان ییٚلہِ کالیج چھِ گژھان کِراے کِہیٚن کُنۍ ساتہٕ اوس نہ آسان فیس کِہیٚن تہٕ مگر کران ٲسۍ اورِ یورٕ تہٕ بران أسۍ فیس تہِ کِرایے تہِ تہٕ یۄتام یہ أسۍ کالیج ڈِگری کمپٕلیٹ چھِ کران مۄکلاوان چھِ یہ کالیج ڈِگری کیازِ آز چھِ ڈِجٹل دور آز چھُ نہ پرنہٕ وراے لگان اِنسان کُنے یُس نہٕ آز پرِ تم کیا کوٚر پرُن چھُ ضروری اگر وٕنۍ چھُ نہ کٲنسہِ آسان یتہِ کالیج ڈِگری کہیٚنہ کانٛہہ چھُ نٮ۪برٕ پران بڑٮ۪ن بڑٮ۪ن یِمن کالجٮ۪ن منٛز یا یتہِ تہِ چھِ کیٚنٛہہ پرایویٹ یا گورنمنٹ کالیج تِہٚنٛز ڈِگری چھِ آسان تِمن نِشن تِکیازِ اگر نہ ڈِگری آسہِ کالیج پرنہٕ پتہٕ کِہیٚنہ سُہ چھُ نہ یِوان مانہٕ نی یِم چھُ پُرمُت اگر أسۍ کُنۍ تہِ جاے وٕنکین پرایویٹ جاب خٲطرٕ چھِ گژھان یا کُنۍ تہِ کُنۍ تہِ مٲدانس منٛز چھِ گژھان تتہِ چھِ ونان گۄڈٕ پوٚرمُت کوٗتاہ چھُی کالیج ڈِگری چھے یا آز چھِ نہ ونُن ٹُویلتھٕ پاس ٹینتھٕ پاس یہ چھُ نہ آز کُنے لگان کیازِ آز چھِ واریاہ زیادٕ بے روزگٲری پرِتھ لٮ۪کھِتھ چھِ واریاہ تہٕ پرِتھ لٮ۪کِھتھ چھِ تہٕ نوکری چھے نہ خاص مِلان کِہیٚنہ تہ نہ وُنۍ چھُ نہ أسۍ دیان تھاوُن وُنۍ چھِ أسۍ کالیج پوٚرمُت ونۍ چھِ ڈِگری تہٕ أسۍ بہمو نوکرۍ ژھانڈٕ نہِ نا أسۍ ہیکو کہِ پنُن لۄکُٹ مۄکُٹ کاربار تہِ شروع کرِتھ یا کانٛہہ تِژھ کٲم ہیکو شروع کرِتھ یۄس اسہِ یا وٕنکٮ۪ن چھِ دِوان یمہٕ واریاہ سِکیمہٕ چھِ وٕنکٮ۪نن اسہِ پٔزِ ایپلی کرُن أسۍ پٔزن نہ یِم پنٕنہِ کالیج ڈِگری زایہٕ کرنہِ کِہیٚنہ تہِ اسہِ پٔزن یِم پنٕنہِ خٲطرٕ فٲیدٕ مند بناونہِ أسۍ چھِ واریاہ فٲیدٕ گژھہ اسہِ یِمو سۭتۍ مِیلُن تِکیازِ اگر نہ أسۍ یِمو سۭتۍ فٲیدٕ تُلو کِہٚینہ پنٕنہِ ڈِگری سۭتۍ پنٕنہِ پرنہ سۭتۍ تہ یہ چھُ گژھان سورُے کۄلہِ اگر روپیہ دہ أسۍ زینٕنہ تہِ پٮ۪ن اگر أسۍ روپیہ دٔہ خرِچ تہِ چھِ پیوان کرنہِ تمہِ ساتن مگر یہِ کالیج ڈِگری چھِ أسۍ حٲصل کران آ واریاہ کٹھِن تہِ چھُ پیوان کُنۍ ساتہٕ تہٕ واریاہ مُشکِل تہِ چھُ پیوان کُنۍ ساتہٕ کُنۍ ساتہٕ چھُ نہ فیس آسان کُنۍ ساتہِ چھُ نہ آسان بیٚیہِ کانٛہہ چیز کُنۍ ساتہٕ چھُ پیوان اسہِ واریاہ مُشکِلن سۭتۍ مُشکِلَن سان گُزرُن مگر أسۍ چھِ یہ کالیج پنُن کمپلیٹ کران اسہِ پٔزِ ہمیشہ خیال تھاوُن کیازِ اسہِ چھُ پنُن مول موجی چھُ سُہ اکھ یُس امِس بچس کُنۍ ٹیکسہٕ کُنۍ فٲیدٕ وراے روپیہ دہ چھِ لاگان أسۍ پتہٕ آسان یِمن مٲلِس ماجہِ ہِنٛد سونچُن اگر یِمو اسہِ روپیہِ دہ لاجہِ یِمو لاجہِ کُنۍ مقصدٕ کُنۍ مُرادٕ موٗجوٗبن یِمو لاجہِ نہ ہٕٹہ مٕٹۍ اسہِ یِم روپیہِ دہ کِہینہ تہِ نہ أسۍ چھَ سونچُن أسۍ پٔزِ یہ زِ أسۍ پٔزِ خاص خیال تھاوُن پنٕنس امہِ پنٕنِس مٲلس ماجہِ روپین دہن ہنٛد اگر أسۍ کالیج چھِ گژھان اسہِ چھِ یہ ڈگری کرِن ڈِگری ہسا ان اسہِ ون گوژھہ اسہِ کانٛہہ فٲیدِ میلُن گرکین تہِ پانس تہِ یہ چھُ واریاہ اکھ اصل چِیز یُس کالجن پران ڈِگری چھُ انان